لَڑٲے زَن یَس زَن ٲس سُہ ٲس ژھٮ۪ٹ ترٛاونَس پٮ۪ٹھ اَکھ ہَمساے اوس بیٚیہِ سٕنٛدِس آنٛگنَس لَرِ ژھٮ۪ٹ ترٛاوان اِشوٗ کوٚر سالٕو ڈِسپیوٗٹ کوٚر سالٕو لَڑٲے کٔر سالٕو سۄ کٔر گامٕکۍ مۄکدَمَن تٔمۍ ووٚن اَگر حظ یِمَن ژھۄٹ چھُ ترٛاوُن تِم گَژھن نہٕ کٲنٛسہِ ہِنٛدِس منٛز ترٛاوُن کیٚنٛہہ تِم تھٲیِن پنٛنِس منٛز جمع تِمَن وَنہِ نہٕ کٕہۭنۍ تہِ کیٚنٛہہ